سٕژٕ کامہِ منٛز گَژھہِ آسُن تھریڑ یعنی کہِ پَن سیزر بیٚیہِ مارکر بیٚیہِ گَژھہِ آسُن ایل سِکیل کٔرو سِکیل بیٚیہِ مِشیٖن تہٕ پریٚس پریٚس چھُ ساروٕے کھۄتہٕ اِمپاٹنٹ چیٖز پریٚس وَرٲے ہیٚکہِ نہٕ کہیٖنۍ تہِ سٕژٕ کٲم گٔژھ تن کیازٕ کہِ یوٚتام نہٕ کریز رَٹو توٚتام ہیٚکو نہٕ کَٹنٛگ کٔرِتھ کہیٖنۍ تہِ یوٚتام نہٕ نیرَن ہِنٛدٮ۪ن واٹن پریٚس کرو توٚتام ہیٚکو نہٕ نوٚر واٹِتھ کہیٖنۍ تہِ فراکس سۭتۍ اسلیے چھُ اسہِ سٕژٕ کامہ منٛز گَژھہِ پاور پاور چھُ اِمپاٹنٹ رول کران ادا پاور گَژھہِ ضروری اسُن سٕژٕ کامہ منٛز وۄنۍ چھُ اسہِ اکھ چیٖز چھُ اسہِ پرابلِم گژھان پاور چھُنہٕ روزان تِتھ کَنیٚتھ کہیٖنۍ تہِ تیُتھ کانٛہہ اِلیٚکٹرک چیٖز گوٚژھ نیرُن یُس پاور روٚستٕے تہِ چَلہِ ہا پریٚس اسہِ تہٕ تَمہٕ سۭتۍ گَژھہ اسہِ واریاہ آرام اتھ سٕژٕ کٲم کرنس منٛز اتھ منٛز چھُ ساروٕے کھۄتہٕ ضرٗوری پاور بیٚیہِ گَژھہِ آسُن مارکر ییٚمہِ سۭتۍ أسۍ مارِک چھِ دِوان یوتاہ میجرمیٚنٹ چھُ آسان ترٛاوُن تی تتھ میجرمیٚنٹس پٮ۪ٹھ چھِ أسۍ مارک دِوان پَن تہٕ پَن تہِ چھُ ضروری اتھ منٛز چھُ ہر کانٛہہ چیٖز گۄڈٕ اِمپاٹنٹٕے اِمپاٹنٹ اص کر چھُ مگر پریٚس پریٚس وَرٲے ہیٚکہِ نہٕ کٕہٕنۍ تہِ پَلو نہ کَٹِنٛگ گَژھتھ نہ ہیٚکہِ یہِ سِٹِچ گَژھتھ کُنہِ کیازِ کہ ییٚلہِ اسہِ پریٚس آسہِ تَمہِ پوٚتس ہیٚکو أسۍ سِٹِچ دتھ نِشان ہیٚکو تراوِتھ پریٚس سۭتۍ چھِ ہیٚکان أسۍ پٔرفیٚکٹ نِشان تراوِتھ أسۍ چھِ پریٚس دِوان کَپرس ییٚمہِ طرفہٕ سُہ رَٹُن چھُ آسان أسۍ چھِ تمے طرفہٕ پریٚس دوان پَتہٕ چھِ ہیٚکان ادٕ ہیٚکان کَٹینٛگ کٔرتھ تَمے کِنیٚتھ چھُ اسہِ پریٚس ضرٗوری بیٚیہِ گَژھہ پاور آسُن بیٚیہِ چھِ اتھ منٛز آسان بیاکھ چھِ بٹن مِشیٖن یُس بٹن بَناوان چھِ سۄ تہِ گَژھہ آسٕنۍ اسہ تہِ چھُ سُہ اسہِ چھِ سۄ تھامٕژ آسٕنۍ گَژھہ ہر کٲنٛسہِ ہر کٲنٛسہ چھُنہٕ آسان ایٚولیبٕل سُہ کیٚنٛہہ بیٚیہِ چھُ اتھ منٛز یہِ اِنٹرلاک مِشیٖن تہِ پیکو مِشیٖن تہِ سۄ تہِ چھِ اتھ منٛز لَگان واریاہ ضرورت أہنٛدس خاص کر اِنٹر اِنٹرلاک مِشیٖن سۄ چھِ ضروری اتھ منٛز گَژھان یوٗز اِنٹرلاک مِشیٖن سۭتۍ چھِ کپرس روٗزان اِنٹرلاک کٔرِتھ تمہِ سۭتۍ چِھُنہٕ تتھ تِم پَن وَن نیرٛان کہیٖنۍ تہِ سیزر تہِ چھُ ضرٗوری اتھ منٛز